سرینَگرَس منٛز چھ واریاہ سیٚنۍ یِم زَن بَڑٕ مشہوٗر چھ تِمہ چھ ماز تہِ چھُ لوکَل سیٚنۍ چھِ جیسے کہِ یِم أسۍ روزمَر زِندَگی منٛز چھِ رَنان ہاکھ چھُ سا گَنٛڈٕ چھِ ٲلوٕ چھِ یا کیٚنٛہہ سیٚنۍ چھِ یِم أسۍ آ کیٚنٛہہ خاص موقعن پٮ۪ٹھ چھِ رَنان جیسے کہِ گۄشتاب چھ رِستہٕ چھُ یَکھٕنۍ چھ یِم چیز چھِ أسۍ کیٚنٛہہ خاص خاص موقعن پٮ۪ٹھ رَنان تہٕ سانہِ سٲ چھ اَسہِ چھ واریاہ زیادٕ ویٚرایٹی سِنِس منٛز یِتھ منٛز زن ہاکھ چھُ پالَک چھِ دالہٕ چھِ یِم چھ یِوان روزمَرَہ چہِ زِندَگی منٛز اِستعمال کَرنہ تہٕ یِم وۄنۍ کیٚنٛہہ خاص خاص سیٚنۍ چھِ گۄشتاب رِستہٕ روگَن جوش ژامَن یِم چیز چھ یِوان عمومَن یِوان رَننہٕ وازوانَس منٛز روزمَرَہ زِندَگی منٛز تہِ چھ یِم مٔنٛزۍ مٔنٛزۍ یِوان بَناونہ یِم ڈِشہٕ مَگَر زیادٕ تَر چھ یِم وازوَنَس منٛزٕے اِستعمال گَژھان یِم چھ سارے واریاہ ٹایم کَنزِیومِنگ ڈِشِز تہٕ یِمَن چھُ واریاہ ٹایم لَگان یِمَن منٛز چھ کیٚنٛہہ خاص خاص ٹیٚکنیکہٕ یِم اِستعمال چھ یِوان کَرنہٕ تہٕ بیٚیہ چھ واریاہ کیٚنٛہہ تِم مَسالہٕ یِم یِمَن منٛز اِستعمال چھ کَران یِم نہٕ أسۍ روزمَرَہ زِندَگی منٛز چھ اِستعمال کَران کہیٖنۍ نہٕ یِم سٲری چیز چھ پَننہِ پَننہِ طٔریقہٕ ڈِفریٚنٹ یِوان تھاونہٕ جیسے کہِ اَگَر أسۍ گَرِ رَنو تہٕ اَتھ منٛز چھ یِوان فَرَق کَرنہ کہِ لَکٹِس پَیمانَس منٛز چھ یِوان رَننہٕ یا اَگَر وازوان آسہِ وازوانَس منٛز چھ بٔڑِس پَیمانَس منٛز یِوان رَننہٕ گَرِ چھ ہیٚکان أسۍ گیسَس پٮ۪ٹھ یا ہیٹرَس پٮ۪ٹھ یا چُولَس لَکٹِس پٮ۪ٹھ چھ رَنان أسۍ یِم چیز تہٕ مَگَر یُس وازوان چھ تَتھ منٛز چھ آسان اَسہِ ضروری ورٕ اِستعمال کَرٕنۍ یۄس کہِ اَکھ بِیسِک چیز چھُ کَشمیری وازوانُک یِم ڈِشہِ چھ یِم چھَنہٕ صِرف سرینَگرَسٕے یوت منٛز مَشہوٗر کیٚنٛہہ یِم چھِ پور کٔشیرِ منٛز مَشہوٗر تہٕ ہَر کُنہِ جایہِ چھ یِمہ کٔشیرِ منٛز یِوان بَناونہٕ خانٛدرَس منٛز تہِ تہٕ روزمَرَہ زُندَگی منٛز تہِ تہٕ یُہنٛد ٹیسٹ یُہنٛد مَزٕ تہِ چھُ آسان ایٚکاڈِنٛگلی ڈِفریٚنٹ وازوانُک چھ آسان تھوڑا سُہ چھِ آسان ٲکہِ أکِسپٲٹ نَفرَن بَنومُت تہٕ تَمِیُک مَزٕ چھُ آسان ایز کَمپیٲڈ ٹُوٚ یُس أسۍ گَرِ چھ بَناوان تَمہِ نِش ڈِفریٚنٹ تہٕ یُہنٛد کانٹِٹی تہِ چھ آسان یُہنٛد پیمانہٕ تہِ چھُ آسان ڈِفریٚنٹ تہٕ أسۍ چھِ یِم چیز واریاہ مَزٕ سان ایٚنجاے کَران بیٚیہ چھ بَڑٕ شوقہٕ سان أسۍ وازوان کھیٚوان ہاکھ واکھ یِم چیز تہِ چھ أسۍ ڈیلی بِیسَس پٮ۪ٹھ واریاہ ایٚنجاے کَران تہٕ یِم چھ سانہِ کَلچَرُک سانہِ رِہنہٕ سِہنُک اَکھ اِمپاٹَنٹ پارٹ